یۄس کالٹی چھِ سٹیٹ ٹرٛانسپوٹَس سۄ چھِ ٹھیٖک مطلب کینٛہہ چھُ ٹھیٖک تہِ کینٛہہ حدس تام چھُنہٕ ٹھیٖک تہِ کِہیٖنۍ فار ایٚگزامپٕل وَنو بہٕ تۄہہِ یِم میٹاڈارٕز وغیرہ چھِ تِم چھِنہٕ اَصٕل کینٛہہ تِم چھِنہٕ کَمفٲٹیبٕل تہِ کینٛہہ یِمَن تِم بَجہِ گاڑِ چھِ آسان اَلبَتہ وۄنۍ یِم گورمنٹَن ایس آر ٹی سی بَسہٕ چھِ ترٛامژٕ تِم چھِ کَمفٲٹیبٕل تہٕ کَمفٲٹیبٕل آسنہٕ سۭتۍ چھِ تِم ایفٲڈیبٕل تہِ تِم چھِ مطلب نہ زیادٕ کِراے تہِ چھَنہٕ تِمَن کِہیٖنۍ اور تِم چھِ کَمفٲٹیبٕل اور أسۍ چھِ ہٮ۪کان أکِس جایہِ پٮ۪ٹھ بیٚیہِ جایہِ اَصٕل پٲٹھۍ گٔژھِتھ اور ییٚتہِ چھِ مطلب یَتھ سٹیٹَس منٛز چھِ بیٚیہِ باقٕے چیٖز تہِ کینٛہہ جُگنو ایپ چھُ یِتھ کٔنۍ اولا تہٕ اوٗبر چھُ آسن تِتھے کٔنۍ چھِ آسان ییٚتہِ یا کیبٕز چھِ تَویرا چھِ سومو چھُ یُس تَویرا وٲلۍ چھِنہ سٔروِس دِوان سۄ تہِ چھِنہٕ سیوٚد کِہیٖنۍ البتہ أسۍ چھِ وَنان اِنووا گٲڑۍ چھِ اَصٕل یُس سٔروِس چھُ اَصٕل دِوان اوٚوَرآل اگر أسۍ وٕچھو بیلَنسٕڈ بیلَنسٕڈ کالٹی چھِ زیادٕ زَبَردَس کالٹی تہِ چھَنہٕ کِہیٖنۍ اور زیادٕ گٔٹیا تہِ چھَنہٕ کِہیٖنۍ اور میٖڈیَم بیلَنسَس لٮ۪ولَس منٛز چھِ کالٹی یَتھ منٛز ٹرٛانَسپوٹَس البتہ أسۍ اگر وٕچھو اِنڈیاہَس منٛز چھِ ایٚفٲڈیبٕل ٹرٛاوٕل سُہ گوٚو کیٛاہ چھِ وَنان اَتھ مٔنٛزۍ چھُ آسان یُس ایر ایروپٕلین کہِ ذٔریعہٕ چھُنہ ٹرٛاوٕل کَرُن سُہ چھُنہٕ زیادٕ ایٚفٲڈیبٕل کِہیٖنۍ کیٛازِکہِ یِمو چھِ آسان واریاہ زیادٕ ہاے ریٹٕس تھَمژٕ یِمَن ایٚروپٕلینَن نہ ہوٲیی جہازَن چھِ آسان واریاہ زیادٕ ہاے ریٹ تھمژٕ ییٚمہِ کہِ وجہ سۭتۍ اٮ۪فٲڈیبٕل چھُنہٕ بَنان سُہ منٛزٕ منٛز چھُ بَنان اٮ۪فٲڈیبٕل ییٚمہِ وِزِ سۄ پرٛایز آسہِ اَصٕل تہٕ اوٚوَرآل ٹرٛین ٹرٛانَسپوٹ چھُ ٹرٛین ٹرٛانَسپوٹ اگر وَنو أسۍ اَکھ ٹرٛانَسپوٹ چھُ کانٛہہ کانٛہہ ٹرٛین چھِ اَصٕل اوٚوَرآل ٹرٛینَن ہِنٛز کالٹی چھِ گٹیا کیٛازِکہِ یِم چھِ غلط چیٖز یِمو بَنہٕ کَران یِمَن ٹرٛینَن منٛز ہایجیٖن چھُنہٕ مٮ۪نٹین ٹرٛینَن منٛز آسان کِہیٖنۍ کالٹی چھَنہٕ ٹرٛین ٹرٛانَسپوٹَس کینٛہہ تہٕ کیٛاہ چھِ وَنان اَتھ بیٚیہِ بیٛاکھ چیٖز اَلبَتہ اٮ۪فٲڈیبٕل چھُ یہِ ٹرٛین ٹرٛانَسپوٹ چھِ اٮ۪فٲڈیبٕل اور یِم باقٕے آٹوز چھِ ییٚتہِ اَسہِ کٔشیٖرِ منٛز کَم آٹو ای رِکشا نہٕ کینٛہہ ای رِکشاز یِم چھِ یِم یعنی کہِ یِم اٮ۪لٮ۪کٹِرٛک اٮ۪لکٹرٛانِک یِم چھِ تِم چھِ بہتریٖن تِم چھِ ایفٲڈیبٕل آسان البتہ تِم چھِ ٹایِم کَنزیٛوٗمِنٛگ یِم البتہ ہُم آٹوز چھِ یِم پٮ۪ٹرول یا ڈیٖزلَس پٮ۪ٹھ چھِ تہٕ تِم چھِ کاسٹلی تِم چھِ کاسٹلی تِم چھِنہٕ ہٮ۪کان ایٚفٲڈ کٔرِتھ اِنسان سٲری کِہیٖنۍ اوٚوَرآل اگر أسۍ وٕچھو یُس یہِ ویٖل ٹرٛانَسپوٹ چھُ ایروپٕلین وَرٲے یِم چھِ ٹُہ سَم ایکسٹٮ۪نٛٹ اٮ۪فٲڈیبٕل